کَشمیٖرَس منٛز یُس پَڑٲے ہُند سِسٹم چھُ اَتھ منٛز چھُ گۄڈٕنیٹھٕے یِوان أسہِ سکوٗلِنگ پریمری سکوٗل تَمہِ پَتہٕ چھُ اَسہِ یِوان ہاے سکوٗلٕز ہاے سکوٗلو پَتہٕ چھُ اسہِ یِوان سانہِ ہایر سیٚکنڈری یَتھ منٛز بٔہمہِ جَمٲژ تانۍ چھِ پَران بٔہمہِ جمٲژ پَتہٕ پٔرِتھ نیٖرِتھ چھُ پَتہٕ چھُ پیٚوان اَسہِ پَتہٕ کالج پَرنہِ کالجَس منٛز چھُ گژھان اَسہِ انڈر گریجویٹ سارے ڈگری کَمپٕلیٖٹ تِم پَتہٕ چھِ أسۍ گژھان یونیورسٹی یونیورسٹی طرفہٕ چھُ اَسہِ ییٚتہِ چھِ اَسہِ واریاہ یونیورسٹی ییٚتہِ چھُ اَسہِ کَشمیٖر یونیورسٹی چھُ سینٹرل یونیورسٹی چھُ اسلامِک یونیورسٹی چھُ آیی یو ایس ٹی چھُ باقٕے باقٕے یونیورسٹیز چھُ اَسہِ چھِ ییٚتہِ واریاہ یونیورسٹی یا کٕلسٹر یونیورسٹی چھِ پَتہٕ چھِ پَنٕنۍ مَرضی تَمہِ پَتہٕ آسان أکِس سِٹوٗڈنٹس سُہ کیاہ کرِ تہٕ کَتہِ کرِ جویِن تہٕ کیاہ یِژھِ سُہ پَرُن